وعلیکُم اسلام فَرمٲیِو سا آ اَہَن حظ آ اَچھا نیٖٹ خٲطرٕ ٹھیٖک ٹھیٖک

آ بِلکُل تَتھ منٛز چھا کیٚنٛہہ شَکھ اَہن حظ آ تہٕ تۄہہِ کَمیُک میٹیٖریَل گژھٮ۪و ییٚتہِ چھُ ہر کانٛہہ میٹیٖریَل تۄہہِ گژھٮ۪و دِکشا تۄہہِ گژھٮ۪و کیٛاہ وَنان یہِ اَسہِ چھِ دِکشاہ کیٛاہ چھِ اَتھ وَنان اَسہِ چھِ مُختلِف روٚٹ دِکشا تہِ چھِ اَسہِ بیٚیہِ چھِ اَسہِ ایم ایٚن ٹی جی تہِ چھِ اَسہِ تُہۍ ؤنِو تُہۍ کٔرِو حُکُم تۄہہِ کَم چھَو ضروٗرت اَہَن حظ آ ہَے بہٕ حظ مےٚ مےٚ نِش چھِ ہر کیٚنٛہہ ٹھیٖک بہٕ کیٛاہ ہیٚکہِ ؤنِتھ ہُہ چھِ نِوان لوٗکھ کِتھۍ چھِ نِوان لوٗکھ اَتھ بہٕ ہیٚکہٕ نہٕ ؤنِتھ یہِ تۄہہِ کَرُن صحیح بہٕ چھُس بہٕ چھُس عٲری تُہٕنٛدِ حُکمُک وۅنۍ کیٛاہ وَنہٕ بہٕ تَلا یہِ دِ یہِ کُن اَکھ دو کے یہِ ایم ٹی جی مےٚ ووٚنُے بیٚیہِ چھُ یہِ کیٛاہ یہِ دِکشا بیٚیہِ چھِ یہِ کیٛاہ یہِ لَکھشمن بیٚیہِ چھِ یہِ کیٛاہ یہِ پردیٖپ بیٚیہِ مےٚ ؤنۍ تَو تُہۍ تۄہہِ چھُو فِزیٖکٕس ضروٗرت تُہۍ تۄہہِ ووٚنوٕ مےٚ تۅہہِ فِزیٖکٕس کیٚمِسٹری بَیالوجی سورُے ضروٗرت کِنہٕ کیٚنٛہہ پٔٹِکیٛوٗلَر اَچھا اَچھا ٹھیٖک تُہۍ چھُو نہٕ تُہۍ چھُو نہٕ بِلکُل تہِ کِہیٖنٛۍ اَچھا ٹھیٖک اگر تُہۍ میٛٲنۍ صلح بوٗزِو تُہۍ کَتہِ بَسان تُہۍ ؤنۍتَو مےٚ تِتُے اَچھا ٹھیٖک تُہۍ اگر اَکھ کٲم کٔرِو ییٚتھی چھِ أسۍ أکِس شالمٲرَس منٛز أتھی دِیِو گۄڈٕ نظر پانے کیٛازِ بہٕ ہیٚکہٕ نہٕ ؤنِتھ کیٛازِکہِ مُختلِف شُرۍ چھِ دۄہَس یِوان ہتھ شُرۍ تِمن چھِ آسان ہَتھ ڈیمانٛڈ تہٕ یہِ روزِ بہتر چانہِ خٲطرٕ یہِ تُہۍ یہِ کیٛاہ تُہۍ یِیِو یوٗرۍ ہے میٹیٖریَل بَنہِ ہَنٛڈرَنٛڈ پٔرسَنٛٹ تُہۍ کٔرِو حُکُم أسۍ دِمو سُہ توتہِ تُہۍ وَنتہٕ تۄہہِ کُس چھُ ضروٗرت تہٕ پَنٕنہِ جایہِ چھُنہٕ آسان کیٚنٛہہ اَنٛداز دوستَن ووستَن نِش کیٚنٛہہ یا ٹیٖچَر ویٖچَر وَنان کیٚنٛہہ تُہۍ ؤنۍتَو اَچھا پردیٖپ یا اہن حظ آ سُہ تے چھُ تۅہہِ حظ لیٖکھِو مےٚ وُنکٮ۪س کِہیٖنٛۍ اگر تُہۍ مےٚ وُنکٮ۪ن ہاں ؤنِو بیالوجی خٲطرٕ تَتھ منٛز حظ پردیپ تُہۍ ؤنۍتَو تَتھ منٛز تہِ پرٛدیپ ایٚم ٹی جی چھِ تَتھ تَتھ منٛز چھِ دِکشا تَتھ منٛز چھِ تَمام تُہۍ کٔرِو حُکمٕے یوت

اَہَن حظ آ سُہ حظ چھِ بہتریٖن البتہ مےٚ چھِ تھوڑا سِٹاک حظ گٲمٕژ ختٕم تہٕ تُہۍ ؤنِو تۄہہِ کر چھُو ضروٗرت تُہۍ ؤنِوٗ مےٚ یِتُے اَہَن حظ تُہۍ کَر یِیِو تہٕ بہٕ تھاوٕ تَمی حِساب پگاہ آسہِ نہٕ پگاہ چھُنہٕ مُمکِن کِہیٖنٛۍ تُہۍ کٔرۍزیٚو بیٚیہِ کانٛہہ دۄہ ژٔنٛدروارِ دۄہ آ کٔژِ بَجہِ مےٚ چھُناہ گۄڈٕ یہِ نَفرَس پرٕٛژھُن بیٚیہِ ژٔنٛدٕروارِ دۄہ تۄہہِ ونونا بہٕ یا ما صُبحٲے آسہِ کیٛاہ وَنہِ اِنسان ییٚتہِ تُہۍ کٔرۍتو اَکھ کٲم تۄہہِ حظ چھُو تۄتہِ اگر تُہۍ جُمعہ دَۄہ یِیِو کیٛازِ ییٚتہِ چھُ سِٹاک مۅکلیٛومُت بیٚیہِ چھِ یَپٲرۍ حظ تھوڑا پرٛابلِم گٲمٕژ اَسہِ چھِ وُنکٮ۪نَس حظ صحیح ڈیمانٛڈ ہے چلو تُہۍ یِیِو تُہۍ ییٖزیٚو برٛٮ۪سوارِ دۄہٕے چلو چلو تُہۍ حظ کٔرۍزیٚو مےٚ تُہۍ کٔرۍزیٚو اَکھ کٲم تُہۍ چھُو نا تۄہہِ چھُو میٛون نمبر چھُو نا تُہۍ کٔرۍزیٚو اَکھ کٲم تُہۍ کٔرۍزیٚو برابر مےٚ کَمہِ دۄہ اَز کِہیٚو ڈیٹ اَز چھِ اَز چھُ ترٛووُہ تُہۍ کٔرۍزیٚو مےٚ ڈیٚے فون کَر پٕنٛژٕہمہِ ژٔنٛدرٕ وَار چھنا پٕنٛژٕٲہِم یِوان چلو ٹھیٖک ٹھیٖک پٕنٛژٕہمہِ کٔرۍزٚو مےٚ فون

ژٔٹنہٕ